کٔشیٖر کٔشیٖر چھےٚ فٮ۪مَس پَنٕنۍ لینڈسِکیپ خٲطرٕ بیٚیہِ اَتیُک یُس کَلچَر ہٮ۪رِٹیچ چھُ تٔمۍ خٲطرٕ چھےٚ یہِ دُنیا بَر مہشوٗر تہٕ معروٗف اَکھ اَہَم چیٖز کٔشیٖرِ ہُنٛد وٮ۪لوٗ تہٕ بِلیٖفَن منٛز چھِ یہِ أمِچ ہسٹری بنیامٕژ جیوگرافی تہٕ بیٚیہِ چھِ اَتہِ واریاہ کمنِٹی یِمَن ۂنٛدۍ کیٚنہہ کَلچَر وٮ۪لوٗ تہٕ بِلیٖف کَشمیٖر چھِ یہِ گۄڈٕنِچ چھےٚ ہاسپِٹَلٹی اَگر أسۍ وُچھَو کٔشیٖرِ منٛز چھِ مہمان نوٲزی خٲطرٕ پوٗرٕ دُنیاہَس منٛز مہشوٗر یِمہٕ دوٗر دراز علاقَن پٮ۪ٹھ چھِ یور یِوان تِم چھِ مہشوٗر تِمَن چھِ یِوان ییٚتہِ اَصٕل پٲٹھۍ کھیٚن دِنہٕ بیٚیہِ اَصٕل پٲٹھۍ عزت دِنہٕ تہٕ تٔمَن چھِنہٕ کُنہِ چیٖزٕچ کٔمی تھاوان کٔشیٖرِ منٛز کٔشیٖر چھےٚ پَنٛنہِ مہمان نوٲزی خٲطرٕ پوٗرٕ کٔشیٖر مہشوٗر پوٗرٕ دُنیاہَس منٛز مہشوٗر ییٚلہِ دوٗر دراز علاقَو پٮ۪ٹھ لُکھ یور چھِ یِوان تِمہٕ چھِ یٔتِچ ہاسپِٹَلٹی وُچِتھ سخ مُتٲثِر گژھان تہٕ تِم چھِ پتہٕ باقِیَن تہِ وَنان تہٕ ییٚتہِ یِم بہارٕ پٮ۪ٹھ پٕژھ چھِ یِوان تِمَن چھِ یِوان سٮ۪ٹھاہ عزت دِنہٕ بیٚیہِ چھِ تِمَن یِوان سَخ محنت کرنہٕ اگر أسۍ بیاکھ چیٖز وٕچھَو بیاکھ چیٖز چھُ

کٔمنٹی تہِ فٮ۪ملی یعنی کہ پٕروار پٔروار چھِ اَکھ اَہَم مضبوٗط رِشتہٕ کٔشیٖرِ ہٕنٛدۍ سوسایٹی منٛز اَتھ منٛز چھِ واریاہ یِوان أمِس چھِ آسان پانہٕ وٲنۍ زبردَس بانٛڈ یہِ کہ یِمَن چھِنہٕ ہٮ۪کان دوٗر کٔرِتھ کانٛہہ تہٕ ییٚلہٕ یِمَن کانٛہہ تہوار چھِ یِوان یا کانٛہہ مُشکِل وَقَت چھِ یِوان تٔمۍ وِزِ چھِ یِم سٲری اِکوَٹہٕ بہوان تہٕ أمَن چھِ پَنُن اَکھ اَلگٕے مَزٕ یِوان کٔشیٖرِ منٛز ترٛیِم چیٖز اگر أسۍ وٕچھَو ترٛیِم چیٖز چھُ سُپر سُپرِچوٕلٹی تہٕ بیٚیہِ رٔلِجَن کٔشیٖرِ چھِ اَکھ واریاہَن مزہبَن ہُنٛد گَرٕ اَتہِ چھِ واریاہ مزہبَن ۂنٛدۍ لُکھ روزان یَتھ منٛز مُسلمان ہِنٛدوٗ بُدہزِم سِکِزِم کرچھن بۄدھ سِکھ جاٹھ سِکھ سٲری چھِ روزان تہٕ یہِ چھِ اَکھ اہَم کردار نِباوان اگر أسۍ وٕچھَو کٔشیٖرِ منٛز چھِ واریاہَن جایَن بٔڑۍ بٔڑۍ استان مندِر بیٚیہِ مسجِد تِمَن منٛدِرَن تہٕ مسجِدَن منٛز چھِ دوٗرِ پٮ۪ٹھ لُکھ یِوان تہٕ اَتہِ کران سٲل بیٚیہِ اگر أسۍ وٕچھَو کٔشیٖر چھےٚ مشہوٗر أمی خٲطرٕ تہٕ اَتہِ چھِ واریاہ مزہب یِوان لَبنہٕ اَگر أسۍ ترٛیٚیِم وٕچھَو سُہ چھُ کَنیکشَن نٮ۪چرَس سۭتۍ کَنٮ۪کٹ گژھُن کٔشیٖرِ منٛز چھےٚ واریاہ اَکھ نٮ۪چٕرَل بیوٗٹی یُس چھُ کٔشیٖرِ کران باقِیَن سۭتۍ مِلناوان کٔشیٖر چھےٚ واریاہ اَصٕل جاے کٔشیٖرِ گژھِ یُن اَتہِ گژھِ کٔشیٖرِ منٛز یِم بِلیٖف وُچِھنۍ کٔشیٖرِ منٛز چھِ تٔمہٕ تٔمہٕ چیٖز یِم نہٕ باقِیَن جایَن لبنہٕ چھِ یِوان کِہیٖنۍ تہٕ اَتھ منٛز چھِ واریاہ تٔمہٕ تہِ چیٖز یِم اَسہِ پَزَن وُچھٕنۍ کٔشیٖرِ منٛز چھِ بَڑیٚن یِوان عزت تراونہٕ کٔشیٖر چھےٚ وٲحِد سۄ جاے یَتھ منٛز زٕ لٔڑکِیَن چھِ تھاوان عزت دِوان اَگر کانٛہہ کوٗر گاڑِ منٛز کھسہِ تٔمِس چھِ یِوان عزت دِنہٕ تہٕ سۄ چھےٚ پتہٕ گاڑِ منٛز بہوان یِم اَتیکۍ جوان چھِ تٔم چھِ بُزَرگَن لَکٹین تہِ بَڑیٚن عزت واتٕناون بیٚییہِ اگر وٕچھَو کٔشیٖر چھِ واریاہ اَصٕل کٔشیٖرِ گژھِ یُن اَتہِ گژھِ یُن تہٕ اور گژھِ یُن تہٕ اَتہِ چھِ واریاہ تٔمہٕ چیٖز یِم خۄش کَران لُکَن بیٚیہِ چھےٚ کٔشیٖرِ منٛز واریاہ زیادٕ ہاسپِٹَلٕٹی تہٕ ییٚلہِ اَتہِ تہوار چھِ اگر أسۍ وٕچھَو کٔشیٖرِ منٛز یِم تہوار چھِ تٔمہٕ چھِ پانہٕ وٲنۍ مِلاوان اَتہِ چھِ پرٮ۪تھ کانٛہہ مزہب تٔمۍ موجوٗب چھِ اَتہِ پرٮ۪تھ کانٛہہ تہوار یِوان مناونہٕ تہٕ تٔمہٕ تہوارَو سۭتۍ چھِ لُک پانہٕ وٲنۍ مِلان بیٚیہِ پانہٕ وٲنۍ کَتھ کران بیٚیہِ پانہٕ وٲنۍ تٔمہٕ کَتھٕ کران یِم تِمَن خۄش چھِ گژھان تہٕ بیٚیہِ چھِ ہاسپِٹَلٹی بڑان أمۍ موجوٗب پَزِ اَسہِ وٕچھُن کٔشیٖرِ گژھِ شےٚ یُن کٔشیٖرِ منٛز چھِ تٔمہٕ لُکھ تہِ روزان یِمَن کَلچَر بِلیٖف چھِ آسان واریاہ اَصٕل بیٚیہِ چھِ تِم بَڑیٚن نفرَن عزت کران یعنی کہ تِم چھِ پَنٛنٮ۪ن بَڑیٚن لُکَن عزت کران بیاکھ چھِ کٔلیٖنی ٹریڈشَن کٔشیٖر چھِ پَنٛنہِ کھیٚنہٕ خٲطرٕ پوٗرٕ دُنیاہَس تہٕ منٛز مہشوٗر اگر اَتیُک زبان تہٕ کِتاب وُچھَو تٔمۍ موجوٗب چھِ کٔشیٖرِ اَکھ اُردو ہِندی اَکھ اہم رول نِباوان اَتِکِس کَلچَرَس منٛز اگر أسۍ وٕچھَو تَتھ منٛز چھےٚ پوٹری چھےٚ سِٹوری ٹیلنٛگ چھِ اِمپاٹَنٹ ٹریڈِشَن چھِ یَتھ منٛز واریاہ پویِٹ ٲسۍ کَنٛٹِبروٗٹ کران تٔہٕنٛز لِچ رِچ لِٹریسی تہٕ تِم ٲسۍ پٔرزٲرٕو کران لَنٛگویج اٮ۪سَنشَل میٚنٹین خٲطرٕ